اَلسلامُ علیکُم ٹھیٖک چھےٚ کھَے گَرِ چھُوَے ٹھیٖک کَرِ حُکمہ مے ٲسۍ گَرِ پرٛابلِم اَکھ نَتہٕ نِمہَتھ بہٕ دوٚپمَے نہ أسۍ چھِ آوُر ہے مےٚ آسہامَے ژےٚ گَرِکۍ تہِ سوٗزۍمٕتۍ مگر ژے کوٚرُتھ نَے وَر مےٚ ووٚنُے ژےٚ دوٚپمَے مےٚ ووٚنُے ژےٚ دوٚپمَے بہٕ بناو مکانہٕ بیٚیہِ گژھِ مےٚ پانَس گژھُن روزگار کھڑا تہٕ پَتہٕ کَرو أسۍ خانٛدَر آرام سان یہِ ما چھِ آسان کَرنُے یوتَن پَتہٕ آسہِ صُبحَس فیملی تِمَن گژھِ واتنہٕ یُن ہے ژٕ پرٛار خٲلی زٕ رٮ۪تھ نہ ژٕ مان میون ژٕ پرٛار زٕے رٮ۪تھ مےٚ ووٚنٕے نا

مےٚ ووٚنٕے نہٕ مےٚ ووٚنٕے نَے ژےٚ گۄڈَے اَدٕ حظ